ہیٚلو اَہَن حظ تۄہہِ کٕم حظ کُٕ چیٖز حظ اَچھا کۄنٛڈِلہٕ کانٛگرٮ۪ن ہٕنٛز اَہَن حظ تِم حظ میلن اَہَن حظ زٕ ژور ہَتھ اَہَن حظ بنَن حظ اَکھ کانٛگٕر گٔے اَکھ کانٛگٕرِ ہٕنٛز کۄنٛڈل گَژھِ زٕ ہَتھ رۄپیہِ زٕ ہتھ رۄپیہِ کَتہِ چھِ تۄہہِ کٕتِس تامَتھ چھُ نِیُن اَدٕ حظ گَژھٮ۪س کَم أسۍ ہیٚکو کٔرِتھ دَہ وُہ رۄپیہِ ہیٚکو کَم کٔرِتھ اَہَن حظ اَکھ ہتھ شیٖتھ رۄپیہِ اَکھ کۄنٛڈل نہَ حظ اَمہِ کھۄتہٕ کَم کیٛاہ کَرو أسۍ ڈۄڈس ہَتس نہَ حظ یہِ حظ چھُ ظلم گَژھان اَسہِ سۭتۍ اَدٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ پرواے بیٚیہِ کیٚاہ چھُ تۄہہِ نِیُن کانہِ کَتہِ چھِس بناوان اَچھا اَچھا اَہَن حظ اَچھا تِم تِم کیٛاہ حظ نہَ ٹھیٖک بیٚیہِ کیٛاہ چھُ تۄہہِ نِیُن بیٚیہِ کیٛاہ حظ چھُو تۄہہِ نِیُن اَچھا یِم کتریو بالٹیٖن اَہَن حظ تِم تہِ حظ بَنان